بہٕ ہسا چھُس شارٕک ٹٮ۪نٛک ڈرٛاما سۭتۍ روٗبَرو شارٕک ٹٮ۪نٛک ڈرٛاما ہَسا چھُ اکھ وارِیاہ اصٕل ڈرٛاما اتھ منٛز ہَسا چھِ روزمرَہ زندگی ہِنٛدۍ کیٚنٛہہ پٔزۍ واقعات پیش آمٕتۍ اَوامَس برٛونٛٹھ کَنہِ کرنہٕ اتھ منٛز ہَسا چھِ کیٚنٛہہ دولت منٛد تہٕ دانِشوَر لُکھ آسان یِمَے ہَسا چھِ سرمایہِ لگاوَن وٲلۍ آسان تہٕ یِمنٕے لُکن ہسا چھُکھ اتھ ڈرٛاماہس منٛز ناو دیُتمُت شارکٕس اَما پوٚز ییٚلہِ لُکو یہِ ڈرٛاما وٕچھ یِم گٔے اَمہِ سۭتۍ وارِیاہ زیادٕ متٲثر تہٕ لُکو لوگ سونٛچُن زِ أسۍ تہِ ہسا ترٛاوو پنٛنُے اکھ لۄکٹُے مۄکٹُے کاروبار تہٕ أسۍ تہِ ہسا زینو پنُن روزگار اَمہِ ڈرٛامہُک سارویو کھۄتہٕ بوٚڈ اثرات ہَسا پیوٚو لُکن پٮ۪ٹھ یہِ زِ یُس یہِ ڈرٛاما اوس یہِ نَہ ہسا اوس نہٕ خیٲلی پیش یِوان کرنہٕ کیٚنٛہہ اَما پوٚز اوس یہِ روزمَرہ زندگی پٮ۪ٹھ کٮ۪ن پٔزۍ واقعاتَن پٮ۪ٹھ تُلنہٕ آمُت اَتھ منٛز ہَسا ٲسۍ کیٚنٛہہ تُجَربہٕ وٲلۍ لُکھ پنٕنۍ ترکیب لُکن برٛونٛہہ کُن پیش کَران زِ کِتھ پٲٹھۍ ہٮ۪کو أسۍ کاروبار شُروٗع کٔرِتھ تہٕ تَمہِ پَتہٕ کِتھ پٲٹھۍ ہٮ۪کو أسۍ سُہ بَڑٲیِتھ اَما پوٚز یُس یہِ ڈرٛاما چھِ اتھ منٛز ہَسا ٲسۍ یِمو دولت منٛد تہٕ دٲنِشوَر اِنسانو پنٕنۍ حالاتِ زندگی پیش کَرِمَژ زِ کِتھ پٲٹھۍ تُل تِمو لۄکٹیو مۄکٹیو کاروبارو پٮ۪ٹھ پنُن کَرور کَرور بدٮ۪ن رۄپیَن ہُنٛد اکھ کمپٔنی کٔرٕکھ کھڑا تہٕ یِمو شارکو یعنی دانِشوَر سَرمایہِ لگاوَن والیو لُکو ہَسا ہیٚچھنٲے لُکھ زِ تۄہہِ کَتھ جایہِ پزیو پنُن سرمایہِ لگاوُن تہٕ کَتھ جایہِ پزیو نہٕ پنُن سرمایہِ لگاوُن کِہیٖنۍ نہٕ اَما پوٚز پَژِ زِندگی پٮ۪ٹھٕ تُلنہٕ آمتیو واقعاتو علاوٕ ہَسا ہیٚچھنٲے یِمو لُکھ زِ تُہۍ کِتھ پٲٹھۍ زیٖنِو یِمَن چیٖزَن منٛز نَفع تہٕ کَمہِ چیٖزِ سۭتۍ یِیو تۄہہِ نۄقصان یِمو ہَسا دِژ لُکن پنٕنۍ ترکیب یِمو ہَسا دیُت لُکن ہِدایت زِ تۄہہِ کَتھ بازرس منٛز پَزیو پنُن سرمایہِ لگاوُن تہٕ کَتھ بازرس منٛز پزیو نہٕ پنُن سرمایہِ لگاوُن کیٚنٛہہ تہٕ تُہۍ کِتھ پٲٹھۍ کٔرِو پنُن کارو بار لۄکٹُے مۄکٹُے کاروبار کھڑا تہٕ تتھ منٛز کِتھ پٲٹھۍ ترٛٲیِو تُہۍ شُد تہٕ شِفاف چیٖز اَما پوٚز تِتھ چیٖز یِمو سۭتۍ ہَسا تہٕ لُکن ہُنٛد بروسہٕ ہٮ۪کن زیٖنِتھ تہٕ تِم ہٮ۪کن دۄہ کھۄ دۄہ پنُن کارٕبار ہُرنٲوِتھ یِم شارکہٕ ہَسا چھِ یعنی یِم دانِشوَر اِنسان ہَسا چھِ اَتھ ڈرٛامہَس منٛز ونان لُکن زِ اگر نَہ سا تۄہہِ نِش وٕنۍکٮ۪نَس پونٛسہٕ چھُنہٕ زِ تُہۍ ہیٚکِو کاروبار کھڑا کٔرِتھ تہٕ تۄہہِ کَتھ جایہِ پزیو کیٚنٛہہ قَرضہٕ تُلُن کینٛژھَس ٹایمس خٲطرٕ پنُن کاروبار شروٗع کَرُن تَمہِ قَرضہٕ سۭتۍ تہٕ کَمہِ حِساب سان تہٕ کۭتِس ٹایمس منٛز کۭتِس کالس منٛز ہیٚکِو تُہۍ سُہ پتہٕ پنُن قرضہٕ نکھہٕ وٲلِتھ یِمو ہسا کوٚر لُکن اَتھٕ واس ہَسا دیُتُکھ لُکن حوصلہٕ ہَسا بڑووُکھ لُکن ہُنٛد تہٕ ووٚنہَکھ تۄہہِ ہسا پَزِنہٕ یہِ جوکھمبٔرٕس کٲم کَرنَس کھوژُن کیٚنٛہہ اتھ منٛز ہَسا چھُنہٕ تیوٗتاہ جوکھم تہِ کیٚنٛہہ یوٗتاہ تُہۍ زَن اَتھ کھوژان چھُو تہٕ اَتھَس پٮ۪ٹھ اَتھٕ تھٲیِتھ چھُو بیٚہوان تہٕ پنٛنہِ روزگار نِش چھُو تُہۍ محروٗم سَپدان لُکو یام یِم پَزِ زندگی ہِنٛدۍ واقعات وٕچھِ زِ یِم ہَسا یِم آزٕ شارکہٕ چھِ یعنی یِم ہَسا أزۍکِس زمانٕکۍ أمیٖر منٛد لُکھ چھِ یِم تہِ ہَسا چھِ اِکہٕ وقتہٕ ٲسۍمٕتۍ سٲنی پٲٹھی عام لُکھ تہٕ یِمو ہَسا چھِ وقتہٕ وِزِ یہِ جوکھم تُلمُت یِمو ہَسا چھِ وقتہٕ وِزِ پنُن کاروبار ترٛومُت تہٕ یِمو ہسا چھِ اَصٕل کَمٲے کٔرمٕژ اَتھ پٮ۪ٹھ یِم چیٖز یُتھُے لُکو وٕچھ لُکَن ہسا بَڑیو حوصلہٕ تہٕ لُکو ہسا ووٚن أسۍ تہِ کَرو پَنُن لۄکٹُے مۄکٹُے کارخانہ شروٗع